یِم اِنڈیاہٕکۍ یِم چِھ آسان نیٛوٗز چَنَل حظ مَطلَب مؠکزِمَم یِم چھِ آسان تِم چھِ آسان نیٛوٗز کۄرؠکٹہٕ کیٚنٛہہ چھِ تِم وَنان اَپُز تہِ تہٕ مَطلَب اَجہِ چھِ آسان فیک تہٕ اَجہِ اَجہِ چھِ آسان یِم پوٚز تہِ بہٕ چھَس نہٕ تِمَن سٕتۍ تیٛوٗتاہ یہِ کران کِہیٖنٛۍ تہِ نہٕ یِم فیمَس نیٛوٗز پیپٲرٕز چھِ اِنڈیاہَس منٛز سُہ چھُ ٹایِمٕز آف اِنڈِیا اَکھ ہنٛدوستان ٹایِمٕز زٕ ٹیلِی گرٛاف ترٛےٚ تہٕ ڈِکٮ۪ن کرٛونِکٕل ژور تہٕ دَ اِنڈیَن اؠکٕسپَرس پانٛژھ یِم فیمَس نیٛوٗز چَنلٕز چھِ تِم چھِ اؠن بی ٹِی دِنیاک جَگرام نیٛوٗز نیشَن ٹایِمٕز آف اِنڈِیا تہٕ بیٚیہِ آج تَک